مےٚ ہسا اوس تُہٕنٛزِ ییٚمہِ ویب سایٹ پٮ۪ٹھ کوٚرمُت یہِ اتھ پٮ۪ٹھ کوٚرمُت یہِ آڈر یہِ چیٖز اکھ نا مےٚ آو نہٕ یہِ پسنٛد کینٛہہ یہِ چھُنہٕ تمہِ کیلبرُک کینٛہہ پلیٖز مےٚ کٔرِو پونٛسہٕ رفنڈ میٲنس اکاونٹس منٛز تھین کیوٗ